کٔشیٖرِ منٛز چھِ واریاہ یِم ٹؠکنالجیٖز سؠکٹٲرٕز چھِ مَطلب یِم کٔشیٖر ہِنٛدۍ چھِ مطلب یِم اِنجیٖنٔرِنٛگ چھِ ییٚتہِ واریاہ ییٚتہِ چھِ اِنڈَسٹِرٛیَل اِسٹیٹٕس چھِ ییٚتہِ واریاہ یِم کولڈٕ سٕٹور چھِ یا ییٚتہِ واریاہ واریاہ فؠکٹِرٛی چھِ یِوان کھولنہٕ یا ییٚتہِ قٲلیٖن تٔرٕ قٲلیٖن چھِ یِوان ووننہٕ یِم بٔنیان چھِ یِوان ووننٕہ یا بَدل بَدل کینٛہہ شیٖٹ پَردٕ وَردٕ یِمَن پٮ۪ٹھ چھِ یِوان آرِ کٲم کَرنہٕ یِم چھِ واریاہ چھِ یِم اِنڈٔ یِم میجَر یِم اِنڈَسٹرٛیٖز چھِ ییٚتہِ مَگر ییٚتہِ چھِ کولڈٕ سٕٹور یِم چھِ مینَس پؠٹھ ییٚتہِ چھِ ژوٗنٹھۍ یِوان سبزی فرٛوٗٹ ووٗٹ تھاونہٕ ٹایمہٕ خٲطرٕ واریاہَس کالَس یِوان تھاونہٕ تِمَن چھِ وَنان کولڈٕ سٕٹور بیٚیہِ چھِ اَتہِ ییٚتہِ آنٛچار وانٛچار چھِ یِوان بَناونہٕ فوم بیترِ چھِ یِوان بَناونہٕ ییٚتہِ کٔشیٖرِ منٛز یِمو سۭتۍ چھِ واریاہ اِکنامی ژوٗنٹھ چھِ مین کہ اَمہِ سۭتۍ چھِ پونٛسٕہ ییٚتہِ کٔشیٖرِ تَران اَمہِ سۭتۍ چھِ واریاہ رٮ۪ونیوٗ جَنریٹ گَژھان کٔشیٖرِ خٲطرٕ بیٚیہِ ییٚتہِ چھِ زیادٕ تر مُلازمَت تہِ چھِ کَران مگر زیادٕ تر چھِ ژوٗنٛٹھۍ باغَن پٮ۪ٹھٕے ڈِپٮ۪نٛڈ یِمَن سبزِیَن پٮ۪ٹھٕے ییٚتہِ ڈِپٮ۪نٛڈ یِم کٔشیٖرِ ہِنٛدۍ خلق بیٚیہِ یِم پَشمیٖن ووٗل شال بیترِ چھِ وَنان قٲلیٖن گٔری چھِ ییٚتہِ چھِ قٲلیٖن یِوان ووننہٕ یِمَن چھِ واریاہ یِم چھِ واریاہ اِنڈَسٹِرٛی واریاہ کورِ چھِ کٲم کَران اَمہِ سۭتۍ چھِ یہِ چھِ اِنڈَسٹِرٛی وَنو أسۍ لۄکٹٕے مَگر اِنڈَسٹِرٛی چھِ واریاہ بٔڑ ییٚتہِ چھِ دروٚگۍ تِم کٔۂر شال تَمہِ سۭتۍ چھِ کٔشیٖرِ خٲطرٕ رٮ۪ونیوٗ جَنریٹ گَژھان مَگر یِم کٔشیٖرِ ہِنٛدۍ یِم مین چھِ مین تِم چھِ مازلَب تِم چھِ اٮ۪لٮ۪کٹرٛانِکٕس چھِنہٕ ییٚتہِ تیوٗت اَمہِ آیہِ کینٛہہ مَگر یِم ٹٮ۪کٕسٹایِل اِنڈَسٹِرٛی چھِ یا ییٚتہِ چھِ سُہ گۄژٕ کیٚمہِ تِم یِوان کَڈنہٕ گۄژَن پٮ۪ٹھ پَلو وَلو ووننہٕ یِم چھِ مین اِنڈَسٹِرٛی یا ییٚتہِ چھِ شیٖٹ یِوان ووننہٕ یِمَن قٲلیٖن کٲم یِوان کَرنہٕ یا بِستر یِوان بَناونہٕ یا دارِ لٔکٕر تَرٲش یِوان کَرنہٕ بیٚیہِ واریاہ واریاہ کامِہ یِوان چھِ یِم کَرنہٕ